ہیلو وعلیکُم اسَلام اَصٕل پٲٹھۍ ؤنِو حظ کٕم حظ چھُ اہَن حظ اَوا بہٕ چھُس ڈاکٹر صٲب حظ تُہۍ کٕم حظ کیاہ اوس خٲرٕے اوس حظ اچھا اچھا وۄنۍ کیٛاہ چھُ اچھا بیٚیہِ کینٛہہ سُہ تُہُنٛد سُہ اَکھ چیٖز حظ تٔمِس کُس گرٛیڈ حظ چھُ یہِ اچھا اچھا شُگَر لیوٕل کیٛاہ چھس روزان اچھا ٹھیٖک تہٕ بہٕ وَنہٕ تۄہہِ کینٛہہ چیٖز نا یِم تۄہہِ تٔمِس دِیِو حظ مطلب اَکھ چھُ گۄڈنیُٚکُے نمبر وَن سبزی ہَسا ہیٚکہٕ سُہ اَصٕل کھٮ۪تھ حظ مطلب یِتھ کٔٹھۍ حظ گازرِ چھِ بیٚیہِ ہاں پَٹیٹوز ہَسا ہیٚکہِ سُہ کھٮ۪تھ بیٚیہِ چھِ تٔمِس کینٛہہ چیٖز کَرٕنۍ کٲم بیٚیہِ چھِ تِم چیٖز تٔمِس کَم کَرٕنۍ یِمو منٛز کاربوہایڈرٛیٹَس چھُ آسان زیادٕ تِکیٛازِ تَمہِ سۭتۍ تٔمِس شُگر لیوَل بٔڑِتھ بیٚیہِ ہَسا چھِ دۄہلہِ اَکھ وقت سُہ حظ تٔمِس کیٛاہ بَتہٕ کَم کَرُن حظ تہٕ دۄہَس چھِ تٔمِس کَرٕنۍ کٲم ژۄچہِ زٕ بیٚیہِ تھوڑا سیُٚن رَژھ کھٔنٛڈ دیُٚن کَم جادہ تہٕ بیٚیہِ ہَسا بیٛاکھ چیٖز کہ کھَنٛڈ ہَسا چھِ تٔمِس واریاہ کَم کھیوٚن کھَنٛڈ چھِ تٔمِس بِلکُلٕے کھیوٚن اگر وۄںۍ لیپٹَن چاے تہِ چھِنہٕ تٔمِس دِنۍ کینٛہہ اگر کُنہِ ساتَن لیپٹَن چاے پے ضروٗرت مگر کھَنٛڈ نَسا گژھِ آسُن تَتھ کینٛہہ بییہِ ہَسا گژھِ صُبحن سُلی تٔمِس کَرٕنۍ کٲم نا اَلوویرا جوٗس دیُٚن صُبنٕے حظ تہٕ اگر حظ کُنہِ ساتہٕ مطلب کُنہِ کالچٮ۪ن تھوڑا کَمٕے بَتہٕ کَوٕلۍ پیٚیی دِنۍ سۄ گژھس دِنۍ تہٕ بیٚیہِ سیُٚن کَم زیادہ رَژھ کھٔنٛڈ تہٕ بیٚیہِ ہَسا گژھِ کَرٕنۍ کَرٕنۍ کٲم بیٚیہِ چھُ تھوڑا مٲنتو تُہۍ ہَفتَس منٛز اَکہِ ؤلۍ کیٛاہ اَکہِ ؤلۍ ماز کھیوٚن تہٕ بیٚیہِ دال اَکہِ ؤلۍ دۄیہِ ؤلۍ دِنۍ بیٚیہِ گژھِ کَرٕنۍ کٲم اَکھ چیٖز حظ کہ واریاہ مطلب بَتہٕ گژھِ تٔمِس زیادٕ دیُٚن کینٛہہ تہٕ بیٚیہِ بَڑٕ ماز گژھِ نہٕ تٔمِس بالکُل دیُٚن کِہیٖنۍ حظ بَڑٕ ماز ہَسا گژھِ اَوا یہِ گژھِ یاد تھاوُن حظ بَڑٕ ماز چھُنہٕ تٔمِس دیُٚن کِہیٖنۍ آ اگر وۄنۍ کَٹہٕ ماز پھوٚلَہ آسہِ کَم زیادہ سُہ گژھٮ۪س دیُٚن یا اگر بیٚیہِ اگر کُنہِ ساتہٕ اِنسولیٖن ییٚمِس ضروٗرت پیٚیہِ تٔمِس تہٕ تَمہِ ساتہٕ پَتہٕ گژھِ اِنسولیٖن تہِ دیُٚن تہٕ بیٚیہِ تہِ گژھٮ۪س کَرٕنۍ کٲم مطلب بیٚیہِ گژھٮ۪س دِنۍ یِمٕے نا سبزی سبزی زیادٕ پَہَنم سپوز ییٚتہِ چھِ أسۍ کران کٲم رازما چھِ چاہے مطلب ٲلوٕ چھِ یا گازرِ چھِ یِم چیٖز ہَسا گژھِ نَس کیٛاہ زیادٕ پَہَنم دِنۍ تہٕ بیٚیہِ اَکھ چیٖز کَرٕنۍ کٲم بَتہٕ نہٕ دُٚن زیادٕ کینٛہہ یہِ گژھِ یاد تھَاوُن اگر حظ ژۄچہِ جورا جورا ہَسا صُبحن اگر تُہۍ ژۄچہِ جورا دیٖہُس کالہٕ نا بیٚیہِ تھوڑا سیُٚن رَژھ کھَنٛڈ دیُٚن تہٕ باقٕے نہٕ زیادٕ کٕمہٕ یِمَن ہا گژھِ تِم چیٖز کَرٕنۍ کیٛاہ کِم یِمَن منٛز کاربوہایڈرٛیٹٕز زیادٕ چھِ آسان شُگر لیوٕل تہِ گژھِ نہٕ زیادٕ گژھٕںۍ کینٛہہ چلو بیٚیہِ چھُ حظ کینٛہہ یِمَن چیٖزَن ہیُٚنٛد گژھِ خیال تھاوُن حظ اچھا چلو اَسَلامُ علیکُم